وعلیکُم السلام اَہَن سا بٕے ہسا چھُس ؤنِو سا تۄہہِ کیٛاہ چھُو ضوٚرَتھ اَہَن سا ؤنِو ہسا تۄہہِ کیٛاہ کیٛاہ چھُو ضوٚرَتھ بہٕ تھاوٕ ییٚتٮ۪ن لیٚکھِتھ کٔژ کٔژ پیٖس چھُو ضوٚرَتھ اَہن سا

کینٛہہ ہن سا چھُنہٕ ٹھیٖک ہَہ کینٛہہ ہن سا چھُنہٕ سورُے تھاوَو تُہۍ ہیٚکِو وٕنۍکٮ۪س اِنَسٹالمٮ۪نٛٹَن منٛز تہِ دِتھ تہٕ پوٗرٕ پیمٮ۪نٛٹ وٕنۍکٮ۪س چھِ آسان ڈِسکاوُنٛٹ آفَر چلان آز چھِنَہ دَہ اَسہِ چھِ پَنٛدہَس تام تھوٚمُت وٕنۍکٮ۪س ڈِسکاوُنٛٹ آفَر چھِ چلان تۄہہِ میلیو وٕنۍکٮ۪س ژَتجی پٔرسَنٛٹ ڈِسکاوُنٛٹ اگر تُہۍ کٔرِو وُہ لَچھ رۄپیہِ ہیوٚر شاپِنٛگ اگر تُہۍ ترٛٮ۪ن لَچھَن رۄپیَن تُلِو سۄن تہٕ تۄہہِ چھُو تیٚلہِ وُہ وُہ ساس بَرٕنۍ پَتہٕ رٮ۪تہٕ پَتہٕ رٮ۪تہٕ آ جِناب اَہَن سا آ وۄنۍ تَتھ حظ چھِ واریاہ ڈِزایِن تہِ تُہۍ یِیو وۄنۍ دُکانَس پٮ۪ٹھ پانَے تہٕ وۄنۍ وٕچھُو تُہۍ ییٚتی تۄہہِ کیٛاہ کیٛاہ یِیو پسنٛد کُس حظ اَہن اَہن سا اَسہِ ہسا چھِ ییٚتہِ سورُے اَسہِ چھِ تھوٚمت ییٚتہِ سٕٹور کٔرِتھ یہِ مال اَسہِ نِش چھِ سورُے نَہ سا نَہ ییٚتہِ چھُ آسان دۄہَے یَلَے اَہن سا آ پگاہ ییٖزیو تُہۍ نَیہِ بَجہِ پَتھ کُنٕے اَہن سا نَیہِ نَیہِ بَجہِ چھِ سِٹاٹ گژھان ساڑِ ٲٹھِ لَگ بَگ ٲٹھ ساڑٕ ٲٹھ چھِ گژھان سِٹاٹ تہٕ تُہۍ ییٖزیو نَیہِ بَجہِ پَتھ کُنٕے تہٕ ییٚتٮ۪ن آسَن تَمہِ ساتہٕ سٲری اَہن حظ وعلیکُم السلام